واریاہ چھِ یِم باقٕیو یِم مشہوٗر یوگا گُروس چھِ أسۍ چھِ مثلن ییٚتہِ چھِ وَ مثلن عام طور چھِ ییٚتہِ جالَندَر بندا کَران بیٚیہِ سُہ پُروانہ کِران بیٚیہِ چھِ ژِ تھوڑا یِم چھِم أڑۍ أڑۍ خلق چھِ میڈِٹیشَن تہِ کَران امہِ سۭتۍ چھِ یِمو سۭتۍ چھِ فٲیِدٕ واتان زِ امہِ سۭتۍ چھِ شاہ ہٮ۪نَس منٛز چھِ مینلی چھِ یِم آسان شوٗشَن سۭتی یہِ اَمہِ سۭتۍ چھِ شوٗش روزان ٹھیٖک اَمہِ سۭتۍ چھِ نہ اُستادو چھُ مےٚ یہِ ووٚنمُت زِ اَمہِ سۭتۍ یہِ گژھِ کَرُن اَمہِ سۭتۍ یہِ جھالندَر بندا اَمہِ سۭتۍ چھُ شاہ ہٮ۪نَس منٛز چھَنہٕ پرٛابلِم گژھان کینٛہہ اَمہِ سۭتۍ ییٚلہِ بٕجرَس منٛز پَتہٕ شاہ روزان بَرابَر اگر اِنسان جوٲنی منٛز یہِ ایکزَرسایِز کَرِ